سٲنِس ایریاہَس مَنٛز چھُ پاپُلر ڈانٕس یوان ماننہٕ بھارت نتیَم کَتھَک چھُ کوچی پوڈی چھ اوڈیسی چھ موہِی نتیاتا گاربا کَتھالی یِم ڈانٕس چھِ ییٚتہِ واریاہ زیادٕ مشہوٗر یا کٲشر چھِ ییٚتہِ پَننِس یِم ییٚمہِ ساتہٕ خاندر چھُ آسان تمہِ ساتہٕ چھِ تِم پَنُن کٲشُر ڈانٕس کران سُہ چھُ ییٚتہِ واریاہ زیادٕ مشہوٗر ہَکٕٹ چھِ وَنان ہَکٕٹ چھِ مشہوٗر یا چھَکُر چھُ یوان تٔمۍ سُنٛد ڈانس تہِ چھُ ییٚتہِ واریاہ زیادٕ مشہوٗر یہِ چھِ مَطلَب پریٚتھ کانٛہہ اوکیجَن چھُ آسان دِوالی چھِ آسان ہولی چھِ آسان یا عیٖد پیٚٹھ چھِ بَدَل کانٛہہ دۄہ چھُ آسان تمن دۄہَن چھِ ییٚتہِ یِم ڈانس کَرَان یا خاندرس پیٚٹھ چھِ واریاہ زیادٕ ڈانس ییٚتہِ یِوان کَرنہٕ کیازِ کہِ یہِ چھُ پَتھ کالہِ پیٚٹھے ییٚتہِ آمُت زِ پَتہٕ کالہِ پیٚٹھے چھُ آمُت مَطلَب گیٚوُن نَژُن یہِ چھُ سانہِ یتھ کٔشیٖرِ مَنٛز واریاہ زیادٕ مشہوٗر